اسلامُ علیکم تُہۍ چھوٗ حظ کیب ڈریور مےٚ کرے اوترٕ کیب ڈریور ہایر پٔتۍ مہِ برٚیس وارِ اَتھ منٛز پیٛو مےٚ بیگ تَتھ منٛز چھ موبایل فون تہٕ ویٚلٹ وۄنۍ چُھ مےٚ سُہ واپس ضروٗرت تُہۍ ہیٚکِو واپس دِتھ مےٚ سُہ ویٚلٹ موبایل تہٕ بیگ پنُن اگر تُہۍ گنٹہ گرس نِش تھأیو یا کٔرو کأم تُہۍ ہایو مےٚ پنُن کانٛہہ ویٚبسایٹ یا کانٛہہ دِیو تُہۍ مےٚ آڈنٹِٹی پنٕنۍ بہٕ ہیکہٕ ییٚمہِ سۭتۍ بہٕ لوکیٹ ہیٚکہٕ ہاو کٔرِتھ یا ہیٚکِو تُہۍ کٔرِتھ کأم بہٕ دِمہٕ ہو تۄہہِ پنُن فون نمبر میون فون نمبر چھ شیٚے شوٗنہِ شوٗنہِ پانٛژھ ترٛےٚ شوٗنہِ شیٚے پانٛژھ شوٗنہِ شیٚے أٹھ یا ہیٚکو تُہۍ اَتھ نمبرس مےٚ کال کٔرِتھ واپس بہٕ ہیٚکو تۄہہِ پنُن ایٚڈرس دِتھ تہٕ مےٚ اوس موبایل تہٕ پنُن ویٚلٹ واپس کرُن